مےٚ کریٛاو دوٚیِم آڈَر فِلِپکاٹ پٮ۪ٹھ ہٮ۪ڈ فون کریٛاو مےٚ آڈَر یُس واریاہ زیادٕ موٚکُر ووت مٔکٕر کالٹی وٲژ تَتھ سُہ ووت نہٕ أصٕل کِہیٖنۍ بیٚیہِ دیُتُکھ سُہ واریاہ زیادٕ درٛوٚگ بیٚیہِ دیُتُکھ نہٕ تَتھ ڈِسکاوُنٛٹ تہِ نہٕ کِہیٖنۍ سُہ دِتُکھ مےٚ پنٛدہَن شیتَن یُتھُے مےٚ سُہ گَرٕ ووت سُہ اوس نہٕ کِہیٖنۍ یُتھُے مےٚ سُہ بِلیوٗٹتھ تَتھ کَنیکٹ کوٚر تَتھ درٛاے دَہَے مِنَٹ ٹوٹَل تَمِچ بیٹرٛی تہِ ٲس واریاہ زیادٕ کَم بیٚیہِ ٲس تَتھ آواز تہِ کَم بیٚیہِ اوس سُہ واریاہ زیادٕ موٚکُر ہٮ۪ڈ فون اگر تُہۍ تہِ کٔرِو تُہۍ کٔرۍزیو وٕچھِتھ آڈَر کیٛازِکہِ اَز چھُ یِم آنلاینَس پٮ۪ٹھ والان بیٚیہِ چھِ واریاہ زیادٕ درٛوٚگ دِوان